اگر أسۍ وٕچھو مرتھَن خٲطرٕ پاسٕپیٹ کرنہٕ کران ییٚلہِ کَرُن آسہِ تٔمۍ خٲطرٕ چھِ پٮ۪وان کٲم کَرٕنۍ کیٚنہہ ریٚتھ برونٛہہ اٮ۪ڈوانسَس منٛز ٹرینٛگ کَرٕنۍ لگ بَگ بہہ ٹُو وُہ ہفتہٕ برونٛہہ یہِ چھُ یُس دورَس وول آسہِ تٔمۍ سٕے پٮ۪ٹھ ڈِپٮ۪نٛڈ کران زِ تٔمِس کِژھ فِٹنٮ۪س آسہِ بیٚیہِ کِژھ اٮ۪کٕسپیٖرَنس آسہِ تٔمِس تہٕ بیٚیہِ کٔمۍ لیولہِ سۭتۍ آسہِ سُہ برونٛہہ پکان واریاہ رَنَر چھِ تِمہٕ ییٚمہٕ اَکھ سِٹرَکچَر ٹرینٛنگ پُلان چھِ بناوان یُس اِنٛکریٖز چھِ کران أمِچ مایلیج اگر أسۍ وٕچھو اَکھ کامَن اٮ۪پروچ چھُ دورُن بٔڑۍ بٔڑۍ قدم یا ٹیمپو رَن چھِ یا سِپیٖڈ ؤرٕک چھِ آسان یِم واریاہ زیوٗٹھ دورُن یَتھ أسۍ بیاکھ چیٖز چھِ وَنان لانٛگ ڈِسٹَنٕس چھِ سُہ چھِ واریاہ ضوروٗری تِکیٛازِ یہِ چھُ کران بناوان سٲنِس جِسمَس ریسہِ خٲطرٕ تیار کران تِکیٛازِ أسۍ ہٮ۪کَو واریاہ دوٗر پاٹٕسٕپیٹ کٔرِتھ یِم بَجہٕ بَجہٕ ریسہٕ ہاکَو تِم ہٮ۪کَو أسۍ آرام سان کٔرِتھ سارِوی کھۄتہٕ اگر أسۍ وٕچھو کامَن اٮ۪پروچ کیٛاہ چھِ یعنی کہ یِمہٕ ریسَر چھِ آسان تِم کُس اٮ۪پروچ چھِ استعمال کران رَنٛنِگ خٲطرٕ تِم چھِ کران لانگ رَن استعمال تِکیٛازِ أمۍ سۭتۍ چھےٚ تمَن باڈی فِٹ گژھان تم چھِ پتہٕ مٮ۪راتھانَن منٛز ہٮ۪کان پاٹِسِپیٹ کٔرِتھ تہٕ یِمہٕ یِم آسان چھِ دورُن أسۍ چھِ آسان ڈِسٹَنٕس پٮ۪ٹھ کران ڈِپٮ۪نٛڈ پرٮ۪تھ ہفتہٕ یہِ چھِ آسان لَگ بَگ ارداہ ٹُو زٕتووُہ مایلٕز چھِ یِم کران پرٮ۪تھ ویٖکہٕ ریسہِ برونٛہہ اگر أسۍ وٕچھَو دورُن یا أمۍ سٔنٛز سِٹرَنٛگتھ بڑاوٕنۍ ٹراینٛگ دوران چھِ واریاہ اہم یہِ چھِ أمۍ سٔنٛز مَسٕل سِٹرَنٛگتھ بڑاوان تہٕ بیٚیہِ أمِس اِنٛجِریو نِش بچاوان یِمہٕ دورَن وٲلۍ چھِ آسان یِم چھِ اٮ۪گزَرسایِز کران تم اٮ۪گزَرسایِز یِمہٕ صرف أنٛدیٚن باڈی لٮ۪گٕس تہٕ اَپَر باڈی کَرِ مینٹین بیٚیہِ بٮ۪لَنٕس تھایہِ تِکیٛازِ تم کَرَن أمِس سَپورٹ دورنَس منٛز تہٕ بیٚیہِ چھِ تٔمہٕ اٮ۪کٹوٹیٖز گژھان یَتھ منٛز سایکِلِنٛگ چھِ یِوان یا سُومِنٛگ چھِ یِوان یہِ چھِ آسان اہم ضوروٗی تِکیٛازِ أمۍ سۭتۍ چھِ أہٕنٛز سِپنا بران بیٚیہِ چھِ أمۍ سۭتۍ یِمَن طاقَت مِلان گُتُل تہٕ بیٚیہِ پَزِ یِمَن یِمہٕ زیادٕ کھۄتہٕ زیادٕ ریس کَرٕنۍ تہٕ بیٚیہِ پَزِ یِمَن زیادٕ کھۄتہٕ زیادٕ تریش چینۍ اگر أسۍ وٕچھَو نیوٗٹریشَن نیوٗٹریشَن گوٚو یِمَن کوٗتاہ آب چھِ ضوٚرَتھ یا یِم کیٛاہ کھیٚن ییٚمہِ سۭتۍ یِمہٕ ٹھیٖک روزان تہٕ بیٚیہِ روزان فِٹ دورنہٕ خٲطرٕ اگر أسۍ وٕچھَو سارِوی کھۄتہٕ بوٚڈ چیٖز چھِ نیوٗٹریشَن آسان ضوٚروٗری نیوٗٹریشَن گٔیہِ أمِس کیٛاہ کھیٚن چھِ ضوٚرَتھ تہٕ یُس أمِس فٲیِدٕ دی دورِ منٛز اَگر أسۍ وُچھَو یُس دورَن وول چھِ آسان تٔمِس چھِ آسان سُہ کھیٚن کھیٚون ییٚمہِ سۭتۍ سُہ ٹھیٖک روزِ بیٚیہِ فِٹ روزِ آ سَمجھ ٹھیٖک چھُ پتہٕ وٕچھَو ییٚلہِ رو ریسہِ ہُنٛد دۄہ برونٛہہ کُن چھِ واتان تہٕ ٹٮ۪پرِنٛگ چھِ بنان ضوٚروٗی ٹیپرنِگ کیٛاہ گوٚو أمۍ سۭتۍ چھےٚ مالیج گژھان کَم یُس سٲنِس جِسمَس ٹھیٖک کرنَس منٛز تہٕ ریسہِ ہٕندۍ دۄہ فِٹ روزنَس منٛز چھِ مدتھ کران تہٕ یُس یہِ ٹایَم چھِ آسان یہِ چھِ آسان لَگ بَگ دوٚن ہفتَن ریس سِٹاٹ گژھنہٕ برونٛہہ تہٕ یہِ چھِ کران مدتھ تھکاوَٹ دورناونَس منٛز ییٚلہِ أسۍ پَنٕنۍ فِٹنٮ۪س لیوَل چھِ تھاوان ییٚلہِ وٕ دورٕ دورنُک دۄہ چھِ آسان تہٕ یُس أمیُک یعنی کہ یُس ہوا چھِ آسان سُہ چھِ آسان اٮ۪لَکٹرک تہٕ یِمہٕ دورَن وٲلۍ چھِ آسان تم چھِ گۄڈٕے واتان تمَن چھِ اَکھ خوشی تہٕ بیٚیہِ آسان تھوڑا ڈِپرَیشَن تہِ تِکیٛازِ تِم چھِ وَنان نہ أسۍ زَنٛتہِ أسی گژھَو یہِ گیم زٮ۪نٕنۍ ییٚلہِ وٕ ریس گژھان چھےٚ سۄ اٮ۪کٕسپیٖرَنٕس چھےٚ آسان واریاہ چَلینجِگ تہٕ ییٚلہِ گۄڈٕنکۍ کیٚنہہ میٖل چھِ کڑان سُہ چھِ آسان واریاہ اَصٕل دورَس منٛز تِکیٛازِ تٔمۍ وِزِ چھِ آسان اٮ۪ٹَرلیٖن گومُت ہاے تہٕ بیٚیہِ چھِ آسان کراوٕڈ تہِ چیر کران مگر ییٚلہِ برونٛہہ برونٛہہ چھِ پکان تھکاوَٹ چھِ یِوان زیادٕ زیادٕ دٮ۪ماغ تہِ چھِنہٕ ساتھ دِوان کیٚنہہ تہٕ یِم دورَن وٲلی چھِ آس أمہٕ تہِ چھِ آسان تنٛگ آمٕتۍ اگر أسۍ وٕچھَو یِمَن چھِ کیٚنہہ چیٖز تہِ دِوان یَتھ منٛز تریش چھِ سَپورٹٕس ڈِرنکِنٛگ چھِ یا کُنہِ ٹایمہٕ سِنیک تہِ چھِ دِوان واریاہ رَنَر چھِ تٔمہٕ یِم پٔتۍ کِنۍ چھِ وٕچھان تِکیٛازِ تم کھیٚن تِکیٛازِ تمَن چھِنہٕ آسان صرف فِزِکَلٕچ بہٕ کر اٮ۪نکوریجمینٛٹ کٔمَن خٲطرٕ والینٹیرَن خٲطر ییٚلہِ تم فِنِش لایِن چھِ کراس کران یہِ چھِ تمَن خٲطرٕ واریاہ اَصٕل خوشی آسان تِکیٛازِ تِمَو چھِ آسان کٔرمٕژ کٲم واریاہ اَصٕل اگر أسۍ وٕچھَو اِن شاٹ مٮ۪رَتھان خٲطرٕ چھِ آسان واریاہ چیٖز ضوٚرَتھ یَتھ منٛز اٮ۪ٹَنشَن ٹُو نیوٗٹریشَن آسہِ سپوٹیوٗ کمنٛٹی آسہِ تہٕ بیٚیہِ آسہِ واریاہ چیٖز